سلام علیکُم وعلیکُم اَسلام اسلام علیکُم اَہَن حظ اَصٕل پٲٹھۍ تُہۍ چھِو ٹھیٖک اَہَن حظ اَصٕل پٲٹھۍ گرِ چھا سٲری ٹھیٖک اَہَن حظ کٔمِس ٹھیٖک ٹھیٖک نرسریَس پران ؤنِو حظ کٚینٛہہ نہَ حظ چھُنہٕ تُہۍ یِیِو کیٛاہ کیٛاہ دٔلیٖل

تٔمِس کیٛاہ دٔلیٖل چھِ تُہی ؤنِو مےٚ چھِ پٮ۪وان سَرَس سۭتۍ کتھ کَرٕنۍ أمِس کیٛاہ دٔلیٖل چھِ اَچھا حظ ٹھیٖک بیٚیہِ ما چھُس کیٚنٛہہ تُہُنٛد وایِف ہیٚکہِ نا یِتھٕے وایِف تۄہہِ چھَو نا گَرٕ کٕہٕنٛۍ رِلیٹِو وِلیٹِو پَنُن زانان وانان کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ یہِ کیٛاہ بہٕ کَرٕ ڈرایوَرَس سۭتۍ کتھ بہٕ ترٛاوناوَن کیٚنٛہہ چھُنہٕ پرواے وُنکٮ۪س چھُ چَلان ترٛیٚیِم کٕلاس یہِ کہِ یہِ کہِ بہٕ ترٛاوَن کیٚنٛہہ چھُنہٕ حظ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ